اگر مےٚ بیٚیہِ کُنہِ ملکُک سفر پیٚیہِ کَرُن یعنی بیٚیہِ کُنہِ ملکس منٛز پیٚیہِ گَژھُن چَکر کَرنہِ تمیُک مطلب چھُ یی تمیُک شاڑس منٛز چھُ یی مطلب زِ بہٕ گَژھہٕ تور مزٕ وُچھنہِ بہٕ گَژھہٕ سُہ ملکُ وُچھنہِ سُہ مُلک کُیتھ چھُ تَتیکۍ لُکھ کِتھ چھِ سُہ لُکھ سُہ تَتیکۍ لُکھ کۭتیاہ آباد چھِ یا سُہ مُلک کوٗتاہ اَصٕل چھُ مےٚ آسہِ یِہے مطلب زِ بہٕ کَرٕ پَنُن چَکر زِ بہٕ وٕچھہِ بہٕ تہِ کوتاہ وچھ یِمو وٕچھتھ سُہ مُلک کوتاہ اَصٕل چھُ یا بہٕ یِمہِ یہِ تہِ وٕچتھ زِ بہٕ تہِ مےٚ تہِ کوٚر کُنہِ ملکُک دورٕ بہٕ تہِ آس کُنہِ ملکس منٛز تہِ کیٚنٛہہ وٕچھتھ چاہیے سُہ تَتیکۍ لُکھ یِما وٕچھتھ کِتھ چھِ یا تَتیکۍ تجٲرتی یِما وٕچھتھ کِتھ چھِ یا تَتیُک ٹیورِزٕم یِما وٕچھتھ یا بیٚیہِ کیٚنٛہہ تِژھ جایہِ یِما وٕچھتھ تِم تمے خٲطر ہیٚکہٕ بہٕ تور گٔژتھ بیٚیہِ ہیٚکہِ بہٕ پنُن مَزٕ تُلِتھ بہٕ ہیٚکہٕ اَمے موٗجوٗب گٔژتھ تور زِ چکرا وکرا کَرنہِ